ہیٚلو اسلام علیکُم تُہۍ چھِو حظ ٹھیٖک ٹھیٖک اصل پٲٹھۍ اصل پٲٹھی گَرِ چھِوٕ سٲرے ٹھیٖک مےٚ حظ اوس ڈاکٹر فرہاناہس فون کوٚرمُت تُہۍ تُہۍ چھو ٹھیٖک اصل پٲٹھۍ بس ٹھیٖک ٹھیٖک اصل پٲٹھی مےٚ حظ اوس ہیٚٹِس واریاہ دود اوترٕ پیٚٹھ سہی دود مےٚ حظ چھُ یمن ٹانسٕلَن حظ پس گوٚمُت

نہ حظ نہ اِتھ کٲٹھۍ کھیوم نہٕ کِہیٖنۍ نہٕ بس ییٚکیاہ یہِ اوترٕ اوس مےٚ یتھ گردٕ سۭتۍ کوٚرمُت بس تی آ ہاں ہاں آ آسان اچھا ٹھیٖک کَلَس حظ چھُ اکثر دود روزان تۄ مےٚ حظ کوٚرو تۄہے فون مےٚ حظ چھُ ہیٚٹِس سہی حظ سہی دود

اہن حظ آ نہ حظ یِتھ کٲٹھۍ فیٖوَر اوسُم نہٕ کِہیٖنۍ تہ یِتھ پٲٹھۍ گۄیو مےٚ ہیٚٹِس اِنفیٚکشن بیٚیہِ کَلَس تہٕ میادس سہی دود اچھا اچھا

اد حظ اد حظ ٹھیٖک چھُ ٹھیٖک چھُ اد حظ ٹھیٖک چھُ چلو اد حظ بِہِو اد حظ وعلیکُم سلام اسلام علیکُم